چونٛکہِ أسۍ چھِ کٔشیٖرِ منٛز روزان اگر أسۍ وُچھو ییٚتہِ چھَنہٕ یِتھ کٲٹھۍ واٹَر شارٹیج گژھان کیٚنٛہہ ییٚتہِ چھُ ٲں سٮ۪ٹھاہ آب ییٚتہِ چھِ آبٲدی خٲطرٕ ییٚتہِ چھِ آبٲدی آب چیٚنہٕ خٲطرٕ تِم چھَلنہٕ خٲطرٕ چاہے پَتہٕ سُہ گھرِکیٚن کامیٚن منٛز یوٗز چھُ گژھان یا استعمال چھُ گژھان یا چھُ گژھان ٲں وا وارِ واریٚن منٛز یا ٲں زٔمیٖندٲری منٛز یا کُلیٚن وُلیٚن خٲطرٕ تِمَن خٲطرٕ چھُ سٮ۪ٹھاہ آب اسہِ چھُنہٕ فی الحال وُنیٛک تانۍ زٕہٲنۍ تہِ آبٕچ شارٹیج گٔمٕژ شکر شکر رَبُ العالمینَس خٲطرٕ ییٚتہِ کٔشیٖر منٛز چھِ آبٕچ شارٹیج بڑٕ مشکل گَژھٕنۍ آ البتہ وۄنۍ چھُ تھوڑا بہت یُس اسہِ ٲں پرٛاپَر ڈرٛینیج ٲں چھُ پرٛاپَر ڈرٛینیج چھُنہٕ اسہِ کِہیٖنۍ پرٛاپَر پایِپ لاینِنٛگ چھَنہٕ کِہیٖنۍ پرٛاپَر اِرِگیشَن چھُنہٕ کِہیٖنۍ سُہ دِقت ہیٚکہِ تھوڑا بہت یِتھ تہٕ مگر اوٚوَرآل چھُنہٕ سُہ مَسلہٕ گژھان یَتھ کٔشیٖر منٛز کیٚنٛہہ